مےٚ چھُ نہٕ فیورِٹ اوتھر کِہینۍ کیازِ کہِ بہٕ چھَس نہٕ بُکہٕ پَرٲنی تہٕ بہٕ چھَس پران نا بُک سۄ گٔیہِ اکھ اِسلامِک بُک مےٚ چھنہٕ پیی تَتھ کُس چھُ اوتھر مےٚ چھِ سۄ واریاہ پسنٛد سۄ بُک کیازِ کہِ تَتھ منٛز چھُ ہاوان سُہ أسۍ کِتھ کٔنۍ ہٮ۪کو ٹریٖٹ پَنٕنہِ بٮ۪مارِ کٔرِتھ گرِ یُس اَسہِ عام تور پر آز دود چھُ آسان سُہ گوٚو ڈِپریشن تَتھ منٛز چھِ تِمٕے بہٕ چھَس اَوے سُہ پران مےٚ چھُ باسان سُہ چھُ میانہِ خٲطرٕ اَصٕل بہٕ چھَس نہٕ باقٕے کِتاب بہٕ چھَس نہٕ کتابن منٛز ہُم مطلب انگلش بُکٕس وغیرہ تِم چھس نہٕ بہٕ پران کینٛہہ بہٕ چھس تھوڑا اسلامِک بُکٕس پران تہٕ مےٚ چھنہٕ مگر پَیی آسان تِمن کُس چھُ اوتھر وغیرہ بہٕ چھَس نہ وٕچھنہِ سُہ بہٕ چھَس سُہ یِتھٕے پٲٹھۍ پَران